السلام علیکم ورحمۃ اللہ وَبَرکاتَہ بہٕ چھَس بَنڈپورِ روزان سٲنِس گامس منٛز چھِ واریاہ چیٖز یِم پاورَس پٮ۪ٹھ چھِ اِستعمال گژھان آ گۄڈٕنیٚتھٕے وَنہٕ بہٕ اۭں ہیٖٹر کیازِ کہِ بہٕ چھَس زیادٕ کِچنَسٕے منٛز آسان بہٕ چھَس رَنان کران ہیٖٹرَسٕے پٮ۪ٹھ برونٛہہ کالہِ ٲسۍ أسۍ کران کٲم أسۍ ٲسۍ دامبرٮ۪ن پٮ۪ٹھ زالان أسۍ ٲسۍ دامبُر زالان تَتھ ٲسۍ پیٚوان اَسہِ تَتھ تَمہِ خٲطرٕ ٲسۍ پیٚوان واریاہ محنت کَرٕنۍ کیازِ اَسہِ کیاہ زیُن اوس تَتھ لگان سُہ اوس پیٚوان اَسہِ کھسُن گۄڈٕ جَنگَل اَنُن تَتہِ زیُن پَتہٕ اَنُن لاگُن دانَس اۭں پَتہٕ کَرُن تَمہِ سۭتۍ تَیار تَمہِ سۭتۍ ٲسۍ زَن تٔمۍ سۭتۍ کیاہ اوس گژھان تٔمۍ سۭتۍ ٲسۍ بانن دُہ لگان تمہِ سۭتۍ اوس بانہٕ خراب گژھان پَتہٕ اوس پیٚوان تِم مانجُن پَتہٕ اوس پیٚوان تِم مانجُن آز چھُ آمٕژ آز آو ہیٖٹر اَمہِ سۭتۍ چھُنہٕ پیٚوان اَسہِ تیوٗت ٹایم تہِ چھُنہٕ ویسٹ گژھان زایہِ گژھان تہٕ تیوٗت ٹایم چھُنہٕ زایہِ گژھان کِہینۍ أسۍ چھِ اَصٕل پٲٹھۍ اَتھ پٮ۪ٹھ یہِ ہیٚکان تَیار کٔرِتھ بۄیلَر آیہِ اَسہِ اوس پیٚوان دامبرِس دامبرِس پٮ۪ٹھ یہِ مَچہِ ہُند آب وُشناوُن کِتھ پٲٹھۍ ٲسۍ أسۍ وُشناوان آب أسۍ ٲسۍ اَتھ ٲسۍ آسان گٔجۍ منٛز یَلہٕ ییٚمہِ سۭتۍ اَتھ تھوڑا وُل ہیٚو اَندر ییٚمہِ سۭتۍ آب وُشنہِ ہے یورٕ ٲسۍ ۂر زالان پَتہٕ اوس اَندر گژھُن سُہ وُشنیر پَتہٕ تَمہِ سۭتۍ اوس آب وُشنان أتے ٲسۍ أسۍ تِتھ پٲٹھۍ آب وُشناوان مَچہِ آز چھُ بۄیلَر اَمہِ سۭتۍ تہِ چھِ أسۍ واریاہ آرام کران بیٚیہِ وَنہٕ بہٕ أسۍ ٲسۍ آب آب ٲسۍ أسۍ کھلان یاربَل پٮ۪ٹھ بیٚکِس یاربلَس پٮ۪ٹھ اوس پیٚوان اَسہِ آب اَنُن نَٹہِ نَٹہِ مَچہِ پیٚوان تراوُن اوس یتھ اوس پیٚوان تراوُن آب تہِ گوٚو وۄنۍ پاورَس پٮ۪ٹھ بیٚیہِ چھِ بیٚیہِ اوس پیٚوان اَسہِ پَلو چھَلٕنۍ یاربَلَس پٮ۪ٹھ وۄنۍ چھِ أسۍ آب پَلو تہِ چھَلان گرٕے واشِنگ مِشیٖن تہِ چھِ لاگان پاورَسٕے پٮ۪ٹھ لاگو أسۍ واشَر مِشیٖن تراوو تَتھ منٛز پَلو تہٕ گوٚو تَیار بیٚیہِ چھِ أسۍ اۭں دانہِ تَمہِ دۄہ ٲسۍ أسۍ تَمہِ دۄہ ٲسۍ کران کٲم ٲسۍ مانو کَنٛز کَنٛز ٲسۍ سُہ اوس آسان کَنٛز بوٚڑ تَتھ پَتہٕ اوس مُہُل آسان بوٚڑ مُہُل پَتہٕ ٲسۍ یِوان ژور زنہِ أتے ٲسۍ تتھ تُلان دۄگ گۄڈٕ ٲسۍ تراوان أڑۍ بُہٕرۍ پَتہٕ ٲسۍ تراوان ہُہ ٲسۍ دَگان گۄڈٕ سُہ پَتہٕ ٲسۍ تراوان بیٚیہِ أڑۍ بُہٕرۍ پَتہٕ ٲسۍ تَتھ کَڑان توٚمُل اَلگ آز آیہِ یہِ سہوٗلِیت تہٕ مِشیٖن آیہِ پاورَس پٮ۪ٹھ بَناونہٕ أسۍ چھِ تراوان آز کھارِ منٛز تَتھ کھارِ منٛز تراوان پٮ۪ٹھ دانہِ تہٕ بۄنہٕ چھِ نیران أسۍ چھِ رَٹان گوٚل گوٚلٕے یوت تہٕ تَتھ منٛز چھُ نیران دانہِ تَتھ منٛز چھُ نیران توٚمُل اورٕ نہ تہٕ اوس پیٚوان تَتھ واریاہ ٹایم اوس تمہِ دۄہ ویسٹہٕ گژھان یہِ تہِ چھُ اَسہِ پاورَسٕے پٮ۪ٹھ اَگر نہٕ اَسہِ پاور آسہِ کِہیٖنۍ أسۍ ہیٚکو اسہِ سون ٹایم گژھِ واریاہ ویسٹہٕ برونٛہہ کالہِ یِتھ پٲٹھۍ گژھان اوس تِتھ پٲٹھۍ اوس تِتھ پٲٹھۍ گژھِ واریاہ بیٚیہِ چھُ وَنہٕ بہٕ یہِ زِ فارٕم فارمٕز یِم زمیٖن دارن خٲطرٕ چھُ واریاہ زیادٕ یہِ اۭں اۭں پاورٕچ ضرورت کیازِ کہِ دانہِ چھُ أتھۍ پٮ۪ٹھ آب چھُ زٔمیٖنَس لاگان تَمہِ دۄہ ٲسۍ کران کٲم أسۍ ٲسۍ أسۍ ٲسۍ اَنان آب اَسہِ چھُ دہ باہہ کنال زٔمیٖن تتہِ تَتھ اوس پیٚوان ٹیٖنہٕ ٹیٖنہٕ اَکہِ ناگہٕ پٮ۪ٹھ اوس پیٚوان اَنُن ٹِیٖنہٕ ٹِیٖنہٕ آب پَتہٕ ٲسۍ تراوان تَتھ زٔمیٖنَس منٛز اۭں ٲسۍ اَنان گۄڈٕ ٲسۍ واریاہ لاکھہٕ ساران ٹیٖنہٕ ٹِیٖنہٕ سۭتۍ نَٹیو سۭتۍ پَتہٕ ٲسۍ تراوان زٔمیٖنَس منٛز ییٚلہِ سُہ اکھ ڈوٗر اوس گژھان کَمپٕلیٖٹ آب تتھ اۭں اوس یِوان بُک پَتہٕ ٲسۍ تراوان بیٚکِس ڈوٗرِس پَتہٕ ٲسۍ تراوان بیٚکِس ڈوٗرِس ییٚلہِ سُہ یی ہے پَتہٕ ٲسۍ تراوان بیٚکِس ڈوٗرِس بیٚیہِ ٲسۍ تمہِ دۄہ داند وایان داندو سۭتۍ ٲسۍ وایان زٔمیٖن دانٛد زٕ ٲسۍ آسان تَتھ ٲسۍ آسان بٔتھہِ کٔنۍ لٲگِتھ آلہٕ بٲنۍ پَتہٕ ٲسۍ تَتھ آلہٕ بانہِ سۭتۍ وایان زٔمیٖن آز آیہِ ٹریٚکٹر آز آیہِ ٹِلَر ٹِلرَو سۭتۍ چھِ أسۍ واریاہ کٲم ہیٚکان کٔرِتھ آز تہٕ اَتھ تہِ چھِ اۭں اتے چھِ أسۍ تھل لاگان اۭں وُچھ آز آیہِ یہِ سہوٗلیت کہِ موٹر آیہ سُہ چھِ پاورَس پٮ۪ٹھ پاورَس منٛز پاور موٹر لاگو أسۍ ہور دوٗر یا تھوہوس پایِپ منٛز أکِس گَٲنٹَس منٛز چھِ سٲرسٕے زٔمیٖنَس کھالان آب نہ تہٕ اوس اَسہِ تمہِ دۄہ واریاہ ٹایم گژھان ویسٹہٕ اۭں اَسہِ زٔمیٖن دارَن خٲطرٕ چھُ واریاہ سہوٗلیت آیہِ یِم موٹر کیازِ کہِ اَسہِ اوس واریاہ ڈاکھ گژھان آب ساران ساران تَتھ زٔمیٖنَس واریاہ ڈاکھ اوس گژھان تَتھ پَتہٕ اوس پیٚوان ییٚلہِ تھَل لٲگِتھ اوس پیٚوان تھلہِ تراوُن آب تَتھ اوس آسان پھراٹہٕ گٔمژٕ ییٖتِس کالَس أسۍ اَڑٮ۪ن ڈوٗرٮ۪ن گژھِ ہے برابر تِیٖتِس کالَس ٲسۍ پھراٹہٕ آسان تَتھ گٔمژٕ آبہٕ سۭتۍ ییٚمہِ تاپہٕ سۭتۍ پَتہٕ ٲسۍ تراوان تَتھ آب ییٚلہِ پتہٕ سُہ یی ہے اۭں گژھِ ہے أکِس ڈوٗرِس اَصٕل پٲٹھۍ پَتہٕ ٲسۍ تراوان بیٚکِس تِیٖتِس کالَس اوس آسان سُہ گوٚمُت اۭں خۄشِک اوس آسان سُہ گوٚمُت تِیٖتِس کالَس ییٚمہِ سۭتۍ آیہِ اَسہِ واریاہ سہوٗلیت پاور اَگر نہٕ آسہِ اَسہِ کِہیٖنۍ أسۍ ہیٚکَو نہٕ تیٚلہِ یوٗت جلدی کٲم کٔرِتھ کِہیٖنۍ